سٲنِس گامَس منٛز چھِ وُنکٮ۪نَس چَلان زیادٕ طور کِرکَٹ تہٕ فُٹ بال گیم ییٚمہِ کِنۍ کِرکَٹ میچَس منٛز یا فُٹ بال میچَس منٛز چھِ واریاہ تَماشگیٖر آسان یِم میچ وُچھان چھِ بیٚیہِ لُطف تمیُک تُلان چھِ یِم ہَسا گِنٛدان چھِ کِرکَٹ تہٕ تِمَن ہُنٛد ہٮ۪لٕتھ چھُ واریاہ ٹھیٖک بیٚیہِ فِٹنٮ۪س ہَسا چھِ واریاہ تِمَن ہُنٛد ٹھیٖک روزان کہِ تِمَن ہَسا چھِنہٕ کانٛہہ بٮ۪مٲرۍ روزان تہٕ ییٚمہِ کہِ تِمَن ہُنٛد خوٗن چھُ رَگو مٔنٛزۍ تیز دوران تہٕ بیٚیہِ چھِ تِم واریاہ طاقت واریاہ سَپورٹٕس یُس سَپورٹٕس ہَسا چھِ کِرکَٹ یا فُٹ بال چھِ تَتھ منٛز ہَسا چھِ پٮ۪وان واریاہ درٛورٕنۍ ییٚمہِ کِنۍ سون یہِ فیٹٕس چھِ کَم گژھان تہٕ ییٚمہِ کِنۍ أسۍ ہیٚلدی چھِ روزان تہٕ بیٚیہِ ہَسا چھِ فِٹنٮ۪س سٲنۍ ٹھیٖک روزان تہٕ ییٚمہِ کِنۍ أسۍ سٲنۍ موٗمٮ۪نٛٹٕس سُہ چھِ واریاہ تیز روزان تہٕ ییٚمہِ کِنۍ أسۍ فُرتیٖلا بَنان چھِ یِم لٔڑکہٕ ہَسا چھِنہٕ کِرکَٹ ہٮ۪کان گِنٛدِتھ کیٚنٛہہ فُٹ بال تِم ہَسا چھِ گَرَن منٛز روزان تہٕ بیٚہوان چھِ صرف موبایلَس سۭتۍ چھِ آسان چَلاوان تِمَن ہُنٛد ہیٚلتھ تہٕ فِٹنیٚس ہَسا چھِ آسان واریاہ کَمزور تہٕ ییٚمہِ کِنۍ تِمَن ہَسا چھِ پرٛتھ کانٛہہ بٮ۪مارِ آسان ڈایبِٹیٖز چھِ آسان شُگَر چھُ تہٕ تِمَن خوٗن چھُ مان ژٕ یُس تِمَن منٛز خوٗن چھُ سُہ چھُ آسان واریاہ مَۄٹیٛومُت تہٕ ییٚمہِ کِنۍ تِم تیٛوٗت چھِنہٕ ہٮ۪کن زیادٕ ڈِسک پرٛابلِمٕز بی پی تہٕ ییٚمہِ کِنۍ تِمَن تَکلیٖف چھُ گژھان پَکنَس منٛز وۅتھنَس منٛز بیٚہنَس منٛز ییٚمہِ کِنۍ واریاہ مُشکِلات چھِ تِمَن یِوان زِ یِم کِرکَٹ چھِ گِنٛدان تِمَن ہُنٛد مایِنٛڈ چھُ روزان فرٛی ڈِپرٛٮ۪شَن دوٗر ٹٮ۪نشَن بَغٲر ہَسا چھِ روزان کیٚنٛہہ تِمَن ہَسا چھِ سورُے چیٖز باسان اَسہِ چھُ کِرکَٹ اتہِ ییٚمہِ سٍتۍ ہیٚلتھی چھِ تِم روزان تہٕ بیٚیہِ چھِ تِمَن واریاہ طاقت وَر روزان